اَسَلامُ علیکُم مےٚ حظ چھُ ناو زُبیدا مےٚ حظ وُچھ پٔتۍمہِ لَٹہِ أسۍ نہ حظ ٲسۍ نہٕ گۄڈٕ خاص وٕچھان ٹی وی کینٛہہ پَتہٕ حظ اوٚن میٛٲنۍ مٲلۍ پٔتۍمہِ لَٹہِ حظ ٹی وی تَتھ حظ چھُ ناو فِلِم کیٛاہ چھِس وَنان ہَم دِل دے چُکے سَنَم مےٚ حظ چھِ سُہ فِلِم واریاہ زیادٕ پَسنٛد تِکیٛازِ مےٚ حظ چھ سۄ ییٚمہِ موٗجوٗبَن پَسنٛد تَتھ منٛز حظ چھِ یۄس ایشوَریا راے چھےٚ آسان تَتھ منٛز حظ کھوٚت مےٚ پَسَنٛد یہِ کہِ تٔمِس چھِ آسان محبت أکِس سۭتۍ حظ تہٕ کیٛاہ چھِس وَنان تٔمِس حظ چھِ پَتہٕ خانٛدَر کَران بیٚیہِ کِس سۭتۍ مگر سُہ لٔڑکہٕ تہِ حظ چھُ سَمجان أمِس چھُ بیٚیہِ کِس سۭتۍ محبت یہِ چھِ بیٚکہِ سٕنٛز اَمانَتھ حظ مگر لاسٹَس حظ چھِ پَتہٕ گژھان کٲم تٔمِس حظ چھِ یہِ پَتہٕ سُہ نِوان اَمریٖکہ وَمر یٖکہ تہٕ لاسٹَس حظ چھِ تٔمِس پَتہٕ یِوان فاینٔلی أمِس کورِ حظ سَمٕجھ کہِ مےٚ ییٚمِس سۭتۍ مٲلۍ چھِ خاندَر کوٚرمُت سُہ چھُ میٛانہِ خٲطرٕ حظ بہتَر تہٕ مےٚ حظ کھٔژ اَتھ منٛز یی پَسنٛد چوٗنکہِ کورٮ۪ن چھِ آسان قۄربٲنی ہمیشہِ حظ چھَکھ آسان دِنی بِچارٮ۪ن أمِس حظ چھُ سَمٕجھ یِوان کہِ یَتھ منٛز احساس أمِس اَتھ فِلمہِ منٛز گژھان کہِ مےٚ ییٚمِس سۭتۍ مٲلۍ خانٛدَر کوٚر سُے چھُ میٛانہِ خٲطرٕ بہتَر تہٕ جان بہتَر تہٕ رُت یِہوٚے حظ گوٚو مےٚ اَتھ فِلمہِ منٛز خۄش ہَم دِل دے چُکے فِلمہِ منٛز